ہٮ۪لو اَسلامُ علیکُم مےٚ حظ اوس زٔمیٖن کَنال کٔنُن آز کیٛاہ ریٹھا گژھان اچھا مےٚ حظ چھِ سَڑکہِ پٮ۪ٹھٕے زٔمیٖن سُہ چھِ اَصٕل بہٕ یِمہٕ اور تیٚلہِ کَرٕ بہٕ تۄہہِ سۭتۍ کَتھ اَدٕ حظ سُہ گوٚو اَصٕل